ہما اَسہِ چھُ ییٚتہِ اَکھ ہِسٹورِکَل مانومنٛٹ اَکھ جاے تَتھ چھِ وَنان بُرزُہوم یُس سرینگرٕ پٮ۪ٹھہٕ شُراہ کِلوٗ میٖٹَر دوٗر چھِ بُرزُہوم یۄس سایٹ چھِ سُہ ہَسا چھِ نِیولِتھِک سایٹ سایٹ مہ ایج گوٚو یَس گۄڈنِچ ڈِسکَوَر ٲس گٔمٕژ جموں اینٛڈ کَشمیٖرَس منٛز یُس نیو یِم تَمہِ وقتٕکۍ لُکھ ٲسۍ نیولِتھِک ایجہِ ہِنٛدۍ تِم أسۍ لٔہ لُکہٕ روزان انٛڈَر گرٛاوُنٛڈ پِٹسَن منٛز لۄکٹٮ۪ن لۄکٹٮ۪ن گار ہی سُم بناوان تِم ٲسۍ تِمنٕے منٛز روزان تِم ٲس پَنُن اٮ۪گرِکَلچَر پانَے کَران تِمَن دۄہَن ٲس نیٖڈٕلٕز گٔمٕتۍ ڈِسکوَر تِم ٲسۍ پاٹٕس پاٹسن منٛز تھاوان سِٹوریج آب واب بیٚیہِ یِم فُڈ گرٛینٕز وغیرہ ٲسۍ تِم ٲسۍ تھاوان تَتھ منٛز سِٹور تَتہِ ہَسا چھِ واریاہ وٕنہِ تہِ رِمینِنٛگ چیٖز تِہِنٛدۍ یِم پِٹٕس وغیرہ چھِ یِمَن منٛز تِم روزان ٲسۍ بہٕ ہسا گوس تَتھ تور پنٛنِس فادرس سۭتۍ اَکہِ دۄہ وِزِٹ کَرنہِ مےٚ تَتہِ چھِ تِم بوڈ تہِ واریاہ لٲگِتھ سُہ چھِ اکھ اوٚپٕن ایریا تَتہِ چھِنہٕ کٕہۭنۍ ٹِکَٹ وِکَٹ ہٮ۪وان تَمہِ خٲطرٕ بہٕ گوس پنٛنِس فادرس سۭتۍ تور اَسہِ کوٚر سۄ جاے وِزِٹ سۄ چھِ وارِیاہ اصٕل جاے وِزِٹ تۄہہِ تہِ پَزیو تور وِزِٹ کَرٕنۍ تَتہِ چھُ تَتہِ ہیٚکِو تُہۍ وٕچتھ وارِیاہ تَتہِ چھِ اکھ وٮ۪ل تہِ یَتھ منٛز تِم ییٚمہِ منٛز تِم آب چھِ ٲسۍمٕتۍ کھالان تَتہِ چھِ اکھ زٕ تَتہِ زٕ ترٛےٚ جایہِ تہِ یِمن منٛز تِم روزان چھِ ٲسۍمٕتۍ پِٹٕس تُہۍ گٔژھِو ہٲران کہِ یِم کِتھ کٔنۍ چھِ زٔمیٖنس انٛدر ٲسۍمٕتۍ روزان یِتھ کٔنۍ مطلب تَتہِ چھِ اِنسانس پریشان گژھان یِم کِتھ کٔنۍ ٲسۍ سُہ سِٹرٛکَچر بناو أزِچ ٹٮ۪کنالجی ہیٚکہِ نہٕ سُہ سِٹرٛکچر بنٲیِتھ یِم تِم اتھٕ سۭتۍ چھِ ٲسۍمٕتۍ بناوان تِمن دۄہن سُہ ہَسا چھِ واریاہ اصٕل جاے بہٕ کَرو تۄہہِ رِکمنٛڈ تۄہہِ پَزیو تور وِزِٹ کَرُن اَکہِ لَٹہِ سۄ جاے وٕچھنہٕ خٲطرٕ